لگ بگ چھُ مےٚ تِکیازِ بہٕ چھُس نہٕ اَتھ ٹیکنالجی ہِندۍ اَتھ شعوبَس سۭتۍ زیادٕ وابسطٕ کیٚنہہ اَمیُک چھُ نہٕ مےٚ زیادٕ تیٖژ مہٲرِیت کِہینۍ تہِ اس لیے مےٚ چھےٚ یہِ کٲم چھنہٕ مےٚ کٔرمٕژ کِہینۍ تہِ نہ چھُ مےٚ تَگنٕے یہِ ویبسایٹہٕ بَناونہِ یا کَنٹینٹ وینٹینٹ کیٚنٛہہ تیوٗت تہِ چھُنہٕ مےٚ تَگان کِہینۍ تہٕ اس لیے چھنہٕ مےٚ پَنٕنۍ کانہہ ویبسایِٹ کِہینۍ تہِ آ وۄنۍ چھِ باقٕے ضروٗرت چھ پیوان ویبسیٹن چھِ أسۍ دِوان نظر لُکہٕ ہٕنزن کیٚنٛہہ بیٚیہِ ضوٚرتھ چھُ فیس بُکچہِ ویب سایٹہٕ گوٗگلہٕ چہِ چھِ اَسہِ یا باقٕے ویب سایٹہٕ چھےٚ آسان یا ڈِپارٹمینٹہٕ چھِ سُٹوٗڈنٹ تعلبہِ علِم چھِ تہٕ اَتھ منٛز چھِ لگان یِمن ڈِپارٹمینٹن وِپارٹمینٹ ہنز ویب سایٹہٕ ضوٚرتھ تی چھِ أسۍ تَتھ پٮ۪ٹھ مَگر یِتھۍ پٲتھۍ بَنان چھُنہٕ کیٚنہہ